اَسلامُ عَلیکُم وَرحمتُہ اللہ از وَنہو تۅہہِ بہٕ پَنٕنہِ زِنٛدگی ہٕنٛز أہم تہٕ بیٚیہِ یادگار بایکہِ سوٲرۍ یہِ کیٛازِ چھِ أہم تہٕ بہٕ یادگار یہِ وَنہو تۅہہِ بہٕ برٛونٛٹھ کُن أہم تہٕ یادگار چھےٚ اَمہِ موٗجوٗب تِکیٛازِ أسی گٔیاے امہِ دۅہ دوس سٲرِی یِکوَٹے بایکہِ پٮ۪ٹھ پہلگام چَکرس أسی ٲسۍ دوس ترٛےٚ اَسہِ تُجہِ بایکہِ ترٛےٚ یِم زَن ترٛنوَے أسۍ رایل اینفیٖلڈٕ تہٕ بیٚیہِ تُل اَسہِ سامان سٍتۍ یَتھ منٛز ٹینٛٹ ویٚنٛٹ اوس تہٕ گٔیہِ أسی چَکرس پہلگام چھِ أسۍ واریاہہِ لٹہِ گٲمٕتۍ مگر یُتھ مَزٕ آو نہٕ اَسہِ زانٛہہ وتہِ پَکنس یُس زَن اَسہِ بایکن پٮ۪ٹھ آو پکنس تِکیٛازِ بایکن پٮ۪ٹھ ٲسۍ أسی کران نیٚبرِم ماحول اوس محسوٗس گژھان اَسہِ ٹھنٛڈٕ ہوا یأرن ہُنٛد ہوا اوس محسوٗس گژھان اَسہِ بایکن پٮ۪ٹھ آو واریاہ زیادٕ مَزٕ اَسہِ پہلگام گژھنَس تَتہِ رُکے أسۍ پہلگام دۅن ترٛین دۅہَن بایکن پٮ۪ٹھ ٲسۍ نِمِتۍ ٹینٛٹ تہٕ لَگٲے اَسہِ ٹینٛٹ بایکہِ تہِ لَگٲے أکِس ٹینٛٹس منٛز تہٕ پانہٕ تہِ بیٖٹھ أکِس ٹینٛٹس منٛز پَتہٕ ییٚلہِ واپس وِِزِ آیہِ تہٕ ییٚتن دِل اوس ونان اَسہِ رُکُن أسی ٲسۍ تیٚتن رُکان تِکیٛازٕ اَسہِ ٲسۍ بایک سٍتۍ یہِ ٲس گژھان آرام سان کُنہِ تہِ جایہِ نِنۍ